ہیلو اسلام علیکُم ورحمتُ اللہ وبرکاتہ أسۍ ہسا چھِ روزان شُپیَن اَسہِ چھِ بہہ بَجے راتھ فٕلایٹ اَسہِ ہسا چھُ دہلی واتُن اَسہِ گٔژھ اَکھ کیب یۄس اَسہِ شُپیَن پٮ۪ٹھ پِک کَرِ ہا تہٕ واتنایہِ ہا سرینَگر لیکِن اَسہِ ہسا گوٚژھ ڈرٛایوَر آسُن یُس وٮ۪ل یُس اَنٲڑۍ گوٚژھ نہٕ آسُن کینٛہہ اَصٕل ڈرٛایوَر گَژھِ آسُن یُس اَسہِ اَصٕل پٲٹھۍ شُہ یور سرینَگَر واتٕنایہِ ہہ اِیرپوٹَس تامَتھ أسۍ ہَسا چھِ ژور نَفر گاڑِ منٛز تِمو ژورَو علاوٕ ہسا چھُ بیٚیہِ اَسہِ یہِ بیٛاکھ سُہ ہسا چھُ بُزرٕگ تہٕ یہِ گوٚژھ اَسہِ یہِ ڈرٛایوَر اصٕل پٲٹھۍ سرینَگر واتناوُن أسۍ ہسا تھاوَو اَنٮ۪ن ضروٗرَتَن ہُنٛد تہِ خیال یُس وارٕ وارٕ پَکہِ تہٕ بیٚیہِ اَصٕل پٲٹھۍ واتناے اَسہِ سرینگر وعلیکُم السلام ورحمتہ اللہ وبَرَکاتہ